سَفرَس زِنٛدگی منٛز چھِ وارِیاہ چَلینج یِوان مَگَر مےٚ چھِ سَوال کہِ ییٚلہِ ژٕ سَفَر کانٛہہ کوٚرُتھ بایکہِ پٮ۪ٹھ ژےٚ کیٛاہ چَلینجِز کٔرِتھ فیس ٹرایلٕز تہٕ بیٚیہِ روٗٹَن تھرٛوٗ تہٕ چَلینجِز چھِ وارِیاہ فیس کران اِنسان یِژھِ گرِ سُہ سفرس نیران کُنہِ ساتہٕ تہِ اِنسان نیران گَرِ کُنہِ جایہِ مَطلَب بایکہِ پٮ۪ٹھ بایکہِ ییٚلہِ اِنسان نیرِ موسُم اَمہِ خٲطرٕ گَژھِ موسُم آسُن سازگار تہٕ کُنہِ ساتہٕ اوسُس بہٕ وَتہِ نیران اَکہِ دۅہ اوسُس بہٕ پیپَر دِنہِ گوٚمُت تہٕ کالیج تہٕ مےٚ نِیہِ بایِک سٍتۍ اَسہِ سٍتۍ اوس ژیر گوٚمُت ییٚلہِ بہٕ واپَسی پٮ۪ٹھ درٛاوُس ایٚکزام حال نِش تہٕ روٗد لوگُن وارِیاہ زیادٕ مےٚ اوس وُہ زٕتووُہ کِلوٗ میٖٹَر دوٗر گَژھُن تہٕ وارِیاہ چَلینجِز پیٚیہِ مےٚ یِم مُشکِلات پیٚیہِ مےٚ کَرٕنۍ بایک پیٚیہِ مےٚ پَکناوٕنۍ آرام سٍتۍ روٗدَس منٛز پٮ۪وم پَکُن کیٛازِ مےٚ کَریاو ویٹ تہٕ مَگَر بہٕ ہٮ۪وکُس نہٕ پَتہٕ تیٖتِس کالَس تَتہِ روٗزِتھ کیٚنٛہہ مےٚ پَکناو یہِ بایِک تہٕ روٗد اوس وارِیاہ زیادٕ وَسان اور بایک یُس یتھ منٛز ییٚلہِ بایکہِ روٗدٕے آو نہٕ روٗدَس منٛز یا أدرِس منٛز اَتھ منٛز چھُ مُشکِل گَژھان بایک چَلاوٕنۍ تہٕ آف روڈِنٛگ منٛز چھِ مےٚ وارِیاہ آف روڈ مَطلَب بایکہِ پٮ۪ٹھ کٔرۍمٕتۍ سَفَر تَتھ منٛز چھِ اَسہِ پَنٕنِس ڈِسٹرٕکَس منٛز آف روڈ بَنگَس ویلی سأرِوِِیو کھۅتہٕ فیمَس اَکھ ٹوٗرِسٹ پُلیس ییٚتہِ بہٕ تہٕ تِمَن دوہَن اوس تورٕ تٮُ۪تھ روڈُک سُہ روڈ ٹھیٖک کِہیٖنٛۍ اور تَتھ روڈَس منٛز چھِ مےٚ اکھ مَطلَب یہِ حظ یہِ تِمَن روٗٹَن منٛز چھِ مےٚ بایک چَلٲومٕژ آف روٗٹن منٛز یِتھ مُشکِلات چھِ آسان وارِیاہ اور پَتہٕ بایک ہینڈَل کَرٕنۍ آرام سٍتۍ اوسُس بہٕ پَکان بایک مَطلَب بِلکُل کَم سُپیٖڈِ منٛز بہٕ اوسُس گِیر کَران صحٔی اِستعمال اور بہٕ اوسُس کَران کوٗشِش مےٚ گَژھِ نہٕ بَرٛکھ لَگُن لیکِن مَگَر بہٕ مےٚ کٔرۍ وارِیاہ چَلینج فیس جوٗرِنٛگ بایک مَگَر اَتھ منٛز اوس اکھ چَلینجِزن منٛز آیہِ مےٚ کیٚنٛہہ حأدۍثٲتھ تہٕ گٔیہ مےٚ سٍتۍ اکھ زٕ بایکہِ سٍتۍ لیکِن مےٚ کوٚر پوٗرٕ پٲٹھۍ کوٗشِش کہِ پَنُن پان بَچاونُک لیکِن یہِ چھِ زِنٛدگی ہُنٛد اَکھ پارٹ آف لایِف کہِ اِنسانن کوٚر روڈَس پٮ۪ٹھ کیٚنٛہہ ایکسیڈنٹ ہٮ۪کہِ گَژھِتھ تہٕ لِہازا مےٚ کٔرۍ وارِیاہ چَلینج تہِ فیس ییٚلہِ مےٚ بایک چَلو تہٕ تہٕ روڈَس تہِ کٔرۍ مےٚ وارِیاہ تِم ایٚکس ایٚکسپلور یِم یِمَن منٛز آف روڈِنٛگ ٲسۍ یِتھ منٛز روڈٔک حالات ٲسۍ ٹھیٖک